اگر بہٕ کٔشیٖرِ ہنٛز کتھ کرٕ یا کشمیٖرٕچ کتھ کرٕ اتھ چھِ پِرٕوٲر ونان کٔشیٖرِ چھِ جنت یِوان ونٕنہٕ مےٚ چھُ باسان کٔشیٖرِ ہِش جاے چھےٚ نہٕ کُنہِ جاے ؤنہِ تام یتھ دُنیاہس منٛز کٔشیٖرِ چھُ پنُنے الگ لطُف ییٚتیُک آب ییٚتیُک آبشار ییٚتیُک سبزار ییٚتیُک گنڈولا ییٚتِکۍ کھاہ ییٚتُیک جنگل اتھ چھُ پنُنے لُطُف یُس یہِ کٔشیٖر چھےٚ ییٚتہِ چھُ دِلس سکوٗن مِلان نٮ۪برِم ٹورسٹ تہِ چھِ اکثر یور یِوان پہلگام وٕچھان سونہٕ مرگ وٕچھان گُلمرگ گژھان ڈل لیک گژھان تتیُک شکارہُک لُطُف تُلان تتھ کشمیٖری بوٹ یتھ ہاوس بوٹ چھِ ونان تتہِ روزان تتیُک ایکسپیٖرینس وٕچھان تتِیُک مزٕ وٕچھان تتیُک آبُک شور بوزان یہِ کشیٖر چھِ جنت جنتہٕ کھۄتہٕ کم چھےٚ نہٕ کشیٖر کینٛہہ کشیٖرِ منٛز چھُ پننے الگ دِلس سکوٗن یِوان کشیٖرِ ہنٛز جاے چھنہٕ پوٗرٕ دُنیہس منٛز کہیٖنۍ کُنی کشیٖر چھُ اکثر چھوٹا ایران تہِ ونان یتھ آز کشیٖرِ منٛز ونو لۄکُٹ ایران اگر بہٕ کتھ کرٕ کشمیٖرس منٛز ٹوٗرِزمُک ٹوٗرسٹ تہِ چھِ واریاہ تِمن تہِ چھُ واریاہ خۄش کران یا واریاہ خۄش یِوان یور خۄش کران یور یُن تِم تہِ چھِ ییٚتہِ سیٹھاہ خۄش گژھان ییٚتیُک ییٚلہِ تِم آب چھِ وٕچھان یا ییٚتیُک سبزار چھِ وٕچھان ییٚتیُک شیٖن چھِ وٕچھان دل لُطفے گژھان اگر بہٕ کتھ کر ٹوٗرِزمٕچ کینٛہو ؤریو پٮ۪ٹھٕ تہِ ہیوٚتُن ییٚتہِ تہِ ٹوٗرِزم بڑُن ییٚمہِ سۭتۍ واریاہ بے روزگٲری ہٹے تہِ أمۍ ٹوٗرِزمٕکۍ وجہہ سۭتۍ لُگ کشیٖرِ الگٕے اکھ لُطُف الگٕے اکھ دکہٕ لوٚگ یُس یہِ ٹوٗرِزم چھُ أمۍ تہِ کوٚر واریاہ ہیلٕپ کشیٖرِکین لُکن ہنٛدۍ خٲطرٕ یِم تہِ بِچٲرۍ بے روزگار ٲسۍ تِمن تہِ ملے تِمن تہِ ملےٚ روزگٲری اگر بہٕ کشیٖرِ ہنٛز کتھ کر یکیٚاہ ٹوٗرِزم چھُ تِم چھِ یِم تہِ ٹوٗرسٹ لُکھ چھِ آسان تِم چھِ اکثر گژھان شالمار چھِ گژھان گلمرگ چھِ تِم گژھان پہلگام چھِ تِم گژھان تتیِکۍ گُرۍ سوٲرۍ چھِ تِم گژھان یا یاتراہس پیٹھ چھِ تِم اکثر گژھان اسی لیے چھِ تِم کشیٖرِ تہِ یِوان بیٚیہِ چھِ یِم تپٲری چھِ تِم کشیٖرِ ہنٛد منٛطر تہِ وٕچھان کہِ کِیُتھ صاف چھُ سون کشیٖر دلس چھُ واریاہ خوشی گژھان سون کشیٖر وٕچھِتھ یا نیبرِم ییٚلہِ لُکھ یور چھِ یِوان تِم ییٚتیُک کشمیٖر چھِ وٕچھان یا کشیٖر چھِ تِم وٕچھان تِمن تہِ چھُ واریاہ دل اصل گژھان وۄنۍ اگر بہٕ اکھ ایڈوایز دِمہٕ یِمن ٹوٗرسٹن یا یِم تہِ وِزٹر یِن کشیٖرِ فسٹ ٹایِمن آسہِ بہٕ چھس چاہان تِم گژھٕۍ گژھٕنۍ ڈل لیک تتیُک شکارا وٕچھِنۍ یا تتھ منٛز کھسٕنۍ تتھ تہِ چھُ الگٔے مزٕ یا گنڈولاہٕچ سوٲرۍ کھینۍ یا گلمرگِیُک یا سۄنہٕ مرگیُک یا پہلگامُک شیٖن وٕچھُن بیٚیہِ چھُس بہٕ تِمن ایڈوایس کران ییٚلہِ تہِ تِم یِن چاہے اگر تِم ونٛدس منٛز یُن یا ریتہٕ کٲلِس منٛز ونٛدس منٛز چھُ مےٚ باسان جیکیٚٹ ویکیٚٹ سۭتۍ تھاوٕنۍ بیٚیہِ ییٚلہِ ریتہٕ کٲلِس منٛز ینۍ بیٚیہِ تھاون سرد پلو سۭتۍ بیٚیہِ نہٕ زیادٕ پلو تہِ تھاوٕنۍ سۭتۍ کینٛہہ بیٚیہِ چھس بہٕ تِمن یہِ تہِ ایڈوایس اکھ دِوان کہِ ییٚلہِ تہِ تُہۍ کشیٖرِ ییِو گۄڈٕنیٹھ گژھۍ زیو تُہۍ ڈل لیک بیٚیہِ چھُو گلمرگ چھُو سۄنہٕ مرگ چھُو پہلگام چھُ اہربل یۄس ساروے کھۄتہٕ فیمس جاے چھِ کشیٖرِ ہنٛز تتیُک آب آہ سُہ چھُ واریاہ اصل یِژی ایڈوایس چھِ مےٚ بیٚیہِ کشمیٖر چھُ سون جنتے کشمیٖر